سٲنِس گامَس منٛز چھِ أسۍ وارِیاہ کھیل گِنٛدان تہٕ ساروٕیو کھۄتہٕ مَشہوٗر چھِ ییٚتہِ کِرکَٹ یعنے کہِ بیٹ بال گِنٛدُن تہٕ سانہِ گامٕکۍ بَچہِ چھِ وارِیاہ دِلچَسپی سان اَتھ گیمہِ گِنٛدان اِوٕن کہِ تم چھِنہٕ پَرنَس منٛز تیٖژ دِلچَسپی دِوان ییٖژ تٕم کِرکَٹَس منٛز دِوان چھِ تٕم چھِ باقیَن باقیَن ڈِسٹِرٛکَن تام مَشہوٗر یُس اَسہِ پنٛنہِ عَلاقٕچ ٹیٖم چھِ تم چھِ سٲرسٕے تہٕ سارنٕے تمَن اوس اوترٕ میچ تہٕ تِمو زیوٗنَکھ دَیہِ تٕرٛہو ٹیٖمو منٛز آیہِ سٕہ اَکھ فٔسٹہٕ تہٕ تمَن آو پَتہٕ وارِیاہ پۄنٛسہٕ تہِ اٮ۪واڈ دِنہٕ تہٕ بیٚیہِ دِتِکھ تمَن ٹرٛافی تہٕ مٮ۪ڈَل تہِ تم چھِ بَڑٕ خوشی سان دِلچَسپی سان یہِ گیم گِنٛدان تہٕ محنت تہِ چھِ وارِیاہ زیادٕ اَتھ گیمہِ پٮ۪ٹھ کَران تہٕ بیٚیہِ چھُ باقٕے باقٕے گیم چھِ مِٹھوٗ چھِ کھو کھو چھِ جال بیٹ چھِ یعنے کہِ بیڈمِنٹَن تہٕ مگر تِمَن پٮ۪ٹھ چھَنہٕ زیادٕ خاص أسۍ تَوجُہ یِوان کِہیٖنۍ تہٕ بیٚیہِ وٕچھ مےٚ سٲنِس علاقَس منٛز چھِنہٕ کورِ زیادٕ گِنٛدان زیادٕ کیٚنٛہہ سٲنِس عَلاقَس منٛز چھِنہٕ کورِ گِنٛدٲنی لٔڑکہٕ ییٚتہِ چھِ گِنٛدا